اَسلام علیکُم بہٕ چھُس اُویس نٔزیٖر مےٚ ٲسۍ کٔرمٕژ اوبر پٮ۪ٹھ تُہندِ کیب اکھ بُک واریاہ ٹایم ووت پٕلان کَران پِکنِک گژھو پِکنِک گژھو پِکنِک گژھو مےٚ کَرے وَن تُہٕنز یِم ویب سایٹہِ پٮ۪ٹھ گٲڑۍ بُک گٲڑۍ وٲژ ٹایمَس پٮ۪ٹھ سورُے اوس ٹھیٖک مَگر مےٚ چھُ آفسوس مےٚ چھُ پھیران اَمہِ چیٖزُک بہٕ چھُ دَپان تُہندِ سۭتۍ گٔے اَسہِ پرابلِم یُس یہِ گٲڑۍ ٲسۍ تَتھ منٛز ٲسۍ نہٕ تَمِچ کَنڈِشن ٲسۍ نہٕ حالات ٲسۍ نہٕ ٹھیٖک کیٚنٛہہ سۄ ٲسۍ گٲڑی خراب تَتھ اَگر وٕچھو مِثال أسۍ ٲسۍ ترٛےٚ نَفر سیٖٹہٕ آسہٕ تَتھ تِژھ اَگر کُنہِ جایہِ ہیٹھ ویٹھ ٲس لَگان جِناب روڈ اوس تَتہِ صاف تیٚلہِ تہِ ٲس تَتہِ لگان تیُتھ اوس تَتہِ یہِ صاف روڈس پٮ۪ٹھ تہِ اوس تُہُنزن سیٖٹن پٮ۪ٹھ لگان مطلب پھچمَژٕ ٲسۍ تِم سیٖٹہٕ حظ تِم آسہٕ پھچمَژٕ آسہٕ تِم گوٚو اکھ مطلب تِم آسہٕ ناصاف خراب حظ ٲسۍ ناصاف آسہٕ وۄنۍ اَگر پھچمَژٕ آسہٕ سہلٕے اوس صفٲیی آسہِ ہٮ۪کھ صفٲیی تہِ ٲسۍ نہٕ کِہینۍ تِم آسہٕ واریاہ خراب سیٖٹہٕ گٔے اکھ پرابلِم دٔیِم پرابلِم حظ وٕچھ مےٚ یہِ زِ وۄنۍ اوس سَہلٕے کَرہو اَتھ چلو یہِ اوس پانَس تانی یہِ کرہو ایڈجیسٹ یہِ پَکناوہو مَگر صفرَس اوس گژھُن روڈ حظ اوس پیٖرگٔلی اوس گژھُن روڈ اوس تھوڑا سُہ اوس ہِلی ایریا اَتھ ہِلی ایریاہَس منٛز چھُ گژھان یہِ چیٖز مطلب تۄہہِ چھو پَتہٕے زِ گٲڑۍ گٔژھ آسٕنۍ اَتھ فریش تِکیازِ یِم چھِ نہٕ ہٮ۪کان کھٔستٕے تَتھ ٲس گاڑِ یہِ پرابلِم حظ زِ یۄس گٲڑۍ ٲس تَتھ وٕچھ مےٚ بوٚڑ یُس تَتھ مَسلہٕ اوس ساروی کھۄتہٕ بوٚڑ مَسلہٕ سُہ اوس تَتھ سُہ اوس نہٕ اٮ۪کسِلیٹر تہِ رٹنٕے سُہ اوس نہٕ ہٮ۪کان چڑایہِ کھستٕے سُہ اوس گژھان بِہِتھ اَمہِ پَتہٕ لوٚگ اَسہِ چڑاین اوٚڈ اوٚڈ گنٹہٕ کھسنَس أکِس أکِس چڑایہِ وَن ٲسۍ ہیور پَہن کھژٕے تَتھ ٲسۍ تِم پرٲنۍ ٹٲر لٲگِتھ ٹٲر گوٚو پَنچر پنچر گوٚو ٹٲر سِٹیپنی ٲسۍ نہٕ سۭتی بیٛاکھ ٹٲر آسہِ ہا سۭتۍ سُہ لاگہٕ ہَس پَکناوٕ ہن تہٕ سُہ تہِ اوس نہٕ سۭتی پَتہٕ پیوٚو اَسہِ برابر دٔبجیٚن پٮ۪ٹھ واپَس وَسُن کوتامَتھ لگ بگ حظ دُبجیٚن پٮ۪ٹھ وٲتۍ أسۍ پَتہٕ واپَس برابر سیدو تانۍ سیدٕ بوٚد پیوٚو اَسہِ ییٚتہِ حظ سیدبوٚد پیوٚو اَسہِ پَتہٕ تَتھ ٹٲرَس پنچر کَڑُن تَتہِ پیوو پیارُن مِسترِس کھارس سُہ یِتھِس کالَس سُہ آو تَمہِ پَتہٕ ہٮ۪وٚکھ اَسہِ واپَس نیٖرِتھ واریاہ مُشکِل حظ گوٚو واریاہ مُشکِل کیٛاہ وَنو بَڑٕ مُشکِل چھُ مےٚ گژھان مطلب مےٚ اوس نہٕ یہِ بَروسہٕ کیٚنہہ یا گاڑِ ہٕنز ہارن ٲسۍ ہارن ٲسۍ نہٕ تَتھ لگنٕے یَتھ کَن ژورَن یِتھ کَن ایکسِڈنٹ گژھنُک چھُ خطرٕ اس لیے تُہۍ ٲسۍ زیو نہٕ یہِ غلط کران پَنٕنین کَسٹمرَن سۭتۍ کیٚنہہ یہِ چھُ نۄقصان اَسہِ تہِ گژھان یہِ چھُ نۄقصان تۄہہِ تہِ گژھان تِکیازِ بیٚیہِ ساتہٕ کِتھ پٲٹھۍ کرو أسۍ وۄنۍ تُہنز گٲڑۍ بُک تِکیازِ اَسہِ روٗز یہِ تۄہہِ دِژٕوٕ نہٕ اَسہِ چیٖز ٹھیٖک کینٛہہ أسۍ کرو بدل کُنہِ پٮ۪ٹھ بُک أسۍ کیازِ کرو تُہنز گٲڑۍ بُک واریاہ خراب گٲڑۍ ٲس سۄ واریاہ اَفسوٗس سان چھُس بہٕ وَنان زِ تۄہہِ کٔرٕو اَسہِ فروڈ نہ تہٕ ووت مےٚ رٮ۪تھ پاراران رٮ۪تھ نہٕ کیٚنہہ ؤری ووت اَسہِ کران مَشورٕ أسۍ گژھو پِکنِک أسۍ گژھو پِکنِک یار ژور ٲسۍ أسۍ سیٖٹہٕ آسہٕ خراب گرا چھُ تیٖل لیٖک گژھان گرا چھُ پنچر گاڑِ گژھان ہارن چھنہٕ لگنٕے یا زَن ٲسۍ أسۍ ٹانگس پٮ۪ٹھ صحیح مُشکِل گوٚو وَلہہ وَن کیاہ وَنہوو تۄہہِ ہہ تہِ چھِ تِم بال تِمن چھِ چڑایہِ تِمن چھُ واریاہ مُشکِل کھسُن وۄنۍ کھسہٕ ہو أسۍ پایدٔل پایدٔل ہٮ۪کہو نہٕ کھٔسِتھ کیٚنٛہہ یا وَن اَگر نَزدیٖکٕی آسہِ ہا اکھ کِلو میٖٹر زٕ کِلو میٖٹر بہٕ کھسہٕ ہا تِم ٲسۍ لگ بگ وُہ پٕنٛژٕہ کِلو میٖٹر کَپٲرۍ کھسہٕ ہاو أسۍ تَتھ پایدل واریاہ مُشکِل گوٚو تُہُندِ اَمہِ سۭتۍ اس لیے میٲنۍ چھو تۄہہِ گُزٲرِش کَسٹمَرن سۭتۍ ٲسۍ زیو نہٕ یہِ کران کِہینۍ تہِ یہِ چھُ واریاہ غلط گژھان واریاہ واریاہ غلط گژھان